أسۍ چھِ کٔشیٖرِ ہِنٛدۍ اَسہِ چھِ پنٛنٕے کٲشِر زبان یوٚس اَسہِ پَنٕںۍ زبان چھِ کٲشرۍ یِن کُنہِ تہِ جاے چھِ پَزناونہٕ یِوان پنٛںہِ زبانہِ سۭتۍ ہر کانٛہہ مُلک چھِ پنٛنہِ زبانہِ سۭتۍ کہٕ پَزناونہٕ یِوان تِتھَے کٔنۍ یِتھ کٔنۍ ہیٚنٛدۍ چھِ تِم چھِ ہِندی پٲٹھۍ کَتھ کَران تِم چھِ تَمی سۭتۍ یِوان تِتھَے کٔنۍ چھِ أسۍ کٲشِرۍ أسۍ چھِ پنٛنہِ کٲشِر زبانہِ سۭتۍ کُنہِ تہِ جاے گژھو أسۍ اگر أسۍ کٲشِرۍ کرو سٲری وَنان یِم چھِ کٲشِرۍ یہِ چھُ کٲشُر بیٚیہِ چھِ کٲشِرۍ چھِ أسۍ اَسہِ چھِ پنٛنی زبان اَسہِ چھُ پنٛنی شوٗب اَمہِ سۭتۍ گۄڈٕ گۄڈٕ ٲسۍ ہرکانٛہہ مطلب شُرۍ ٲسۍ تَن بٔڑۍ ٲسۍ تَن پنٕنۍ کٲشِر زبان أسۍ مگر وۄنۍ چھِ بٔڑۍ بٔڑۍ گٔے شُرۍ سکوٗل گٔے اِنٛگلِش پوٚرُکھ نٮ۪بَر درٛاے وٕنہِ چھِنہٕ خاص تَگان شُرٮ۪ن کٲشُر کَرُن تِمَن چھِ یہِ کٲشُر کَرُن باسان یِہٕے ذلالت ہِش مگر کٲشُر کَرُن چھُ اَسہِ چھِ یہِ پَنٕنۍ زبان اَتھ منٛز کیٛاہ مَندَچھ أسۍ چھِ ٲخٕر چھِ أسۍ کٲشرُے مگر أزکیٚن شُرٮ۪ن چھِ باسان کٲشُر کرُن چھُ ذلالت گژھان تِم چھِنہٕ کٲشِر پٲٹھۍ کَرٲنی تِم گوٚو چھیٚیی نہٕ پاے کٲشُر کیٛاہ مگر یہِ سون کٔشیٖر چھِ یہِ چھِ کٲشُر کَرنہٕ سۭتی پَزناونہٕ یِوان پَنٕنۍ مٔدٕر زبان چھےٚ اَسہِ کٲشرٕے زبان اَسہِ پَزِ نہٕ یہِ ترٛاوٕنۍ کِہیٖنۍ مگر افسوس کہِ اَز چھِ واریاہ واریاہ شُرۍ واریاہ مٲلۍ مٲج پںٛنٮ۪ن شُرٮ۪ن انٛگریٖزی چھِکھ ہیٚچھناوان اردوٗ چھِکھ کَرناوان مگر یہِ کٲشُر چھِکھ نہٕ ہیٚچھناوان کِہیٖنۍ کٲشُر چھِ واریاہ زیادٕ اِمپاٹنٛٹ سانہِ خٲطرٕ واریاہ زیادٕ اہم مگر أسۍ چھِ